ہیٚلو تُہۍ چھِو ٹھیٖک اہَن حظ ٹھیٖک

دِمہوس دیوار ؤنہِ ٲسۍ نہٕ پونٛسہٕ کِہیٖنٛۍ تہٕ دِمہوس جلدی اَکہِ دۅیہِ دۅہۍ کرو کرو وۅنۍ جلدی کیٚنٛہہ چھُ نہٕ پرواے کرہوس جلدی کیٚنٛہہ چھُنہٕ اچھا چلو کیٚنٛہہ چھُنہٕ